ہیٚلو اَسلام علیکُم ٹھیٖکٕے چھُکھ اَصٕل پٲٹھۍ چھِوٕ آ شُکُر رۄبَس کُن یہِ چھا مٔمِی چھا ٹھیٖکٕے آ آ تُہۍ چھوا ٹھیٖکٕے اَچھا یہِ وَنتَم خانٛدارٮ۪ن وانٛدارٮ۪ن چھا ٹھیٖک بَچہٕ وَچہٕ چھا ٹھیٖک آ شُکُر شُکُر شُکُر رۄبَس کُن سٲری ٹھیٖک پٲٹھۍ تُہۍ ٲسوٕ سٲری ٹھیٖک پٲٹھۍ تہٕ رِیاض صٲب آ مےٚ کیٛاہ سا کَریٛاو اوترٕ پٮ۪ٹھٕ صحیح بہٕ ہٮ۪مہٕ یور زٔمیٖن کَنال کھنٛڈ ضروٗرت تہٕ لَگ بگ اوترٕ پٮ۪ٹھ کریوٚم صحیح تہٕ مےٚ تہِ آو نہٕ ٹایما کَتھ کَرنَس کیٚنٛہہ تہٕ مےٚ دوٚپ اَپٲری خٲر پٲٹھا کَرو تہٕ زٔمیٖن کَنال کھنٛڈ ہَسا اوسُم ضروٗرت آ بٕے وَنے ژےٚ مےٚ گوٚژھ آسُن یِہَے تُلمُلہِ پٮ۪ٹھ گگرہوٗم تانۍ کُنہِ تہِ جایہِ وۅنۍ اَگر تھوڑا آسہِ ہا لِنک روڈ وِنک روڈ آسہِ ہا گٲڑۍ وٲڑۍ گژھِ ہا توتہِ لۄکٹٕے گٲڑۍ تہِ اَگر گژھِ پَرواے چھُنہٕ کیٚنٛہہ تہٕ مَگر گوٚژھ آسُن تھوڑا بہت سَڑکہِ ہنا گٔژھٕس آسٕنۍ رَژھ کھنٛڈ سۭتۍ کیٛازِ پَتہٕ چھُ گژھان پَگاہ چھُ گژھان تھوڑا بہت پرٛابلِمٕے پَتہٕ مےٚ چھُ پَتہٕ وُچھٕ بہٕ تَتھ راے چھَم ویسے مَکانچٕے تہٕ مَگر فِلحال نہٕ کیٚنٛہہ فِلحال چھِ مےٚ زٔمیٖنٕچ ضوٚرَتھ حال کرو سَبزۍ وَبزی پَتہٕ سونچَو یا دانہِ آسہِ دانہِ زٔمیٖن آسہِ تتہِ یا کیٚنہہ آسہِ سَبزی وَبزی کروہوس حالاہ پَتہٕ سونچَو أسۍ مَکانُک

آ کٲشِرۍ پٲٹھۍ مٲنۍتو تُہۍ یِہَے سَڑکہِ رَژھِ ہنا گٔژھٮ۪س آسٕنۍ اَگر لِنک روڈ ییٚتہِ آسہِ أنٛدرٕے تہِ آسہِ آسُن گوٚژھ تہٕ بیٚیہِ وَنتَم یہِ تقریٖبَن تقریٖبَن وَن تہٕ ژٕ مےٚ کۭتِس تانۍ پیٚیہِ یہِ

ہَے لال چوکُک ووٚنمَے نہٕ مےٚ ووٚنُے ژےٚ ڈُمہٕ کٔدلہٕ ڈُمہٕ کٔدلہٕ پٮ۪ٹھ پھیٛوٗر تانٮ۪تھ مےٚ کٔر نہٕ شَہرٕچ کَتھٕے اَتھ منٛز ہَے کیٛاہ ہَے کیٛاہ چھُکھ ژٕ وَنان ؤنکیٚنس مےٚ چھُنہٕ باسان لال چوک تہِ بَنہِ نہٕ اَتھ ریٹَس ژٕ کیٛاہ حظ وَنان ہَے نہَ حظ رِیاض صٲب ہَے یوٗتاہ کَتہِ حظ گژھِ پَتہٕ تُہۍ چھِو وَنان مےٚ ہَے ڈُمہٕ کٔدلہٕ پٮ۪ٹھ چھُس بہٕ چھُس دَپان مطلب گَگرے پٮ۪ٹھ تُلمُل تانٮ۪تھ بیٚیہِ چھِ شیٖتھ لَچھ حظ گٔے طوٗفانا یہِ چھُو واریاہ تیز گژھان اَتھ ہَے چھُنہٕ اَتھ ہَے چھُنہٕ کُنہِ قٕسمُک کانٛہہ بِلٕے گژھان مےٚ چھِ پَے رۄپییَس مےٚ چھِ پَے ییٚلہِ زیادٕ سے زیادٕ ژٕ وَنکھ ٲٹھ دَہ لَچھ رۄپییہِ تانۍ یَپٲرۍ چھَنہٕ یےَ چھَنہٕ یےَ چھَنہٕ یَے چھَنہٕ ریٹٕے کانٛہہ شیٖتھ رۄپییہِ شیٖتھ لَچھ رۄپییہِ حظ چھُ ؤنکیٚنس گژھان مےٚ باسان اَگر یا سا یہِ نَمتس پٮ۪ٹھ ژھانٛڈو تَتہِ تہِ گژھِ کُس حظ

دَہَو لچھو سٍتۍ اَنٛدِ نہٕ کِہیٖنٛۍ ژٕ وَن مےٚ دَہو لَچھو سۭتۍ کیٛاہ گژھِ تُہۍ کٔریو کٲم وۅں کَرۍہوٗس کم رۄپییَس پَنٛژاہ لَچھ کَرہوٗس وۅنۍ کُنہِ کَتھِ بوٗزتھٕ حظ پَنٛژاہ لَچھ پَنٛژاہ لَچھ چھِ ٹھیٖک اَچھا اَچھا ٹھیٖک مَگر چھُنہٕ ضروٗرت چھُنہٕ حظ اَدٕ حظ اَدٕ حظ آ اَدٕ حظ اَدٕ حظ بِہِو خدایَس حَوال